اَگر اَسہِ ماچھِر دان تہٕ تِلہٕ دار بانہٕ آسَن أسۍ چھِ تِمَن کَران کٲم أسۍ چھِ تِم اَنان تھاوان أکِس یَتھ توٚت آبہٕ کَران زیادٕ گرم زیادٕ توٚت آب کَران گرَم تَمہِ پَتہٕ یُتھُے سُہ واریاہ توٚت آب چھُ گَژھان تَمہِ پَتہٕ چھِ أسۍ تَتھ تٔتِس آبَس گرٛٮ۪کناوان گرٛٮ۪کناوان پَتہٕ چھِن یہِ بانہٕ اَنان تہٕ رَٹان آبَس نِش پَتہٕ یُتھُے یہِ آب چھُ اَتھ کَترٕ کَترٕ ترٛاوان یورٕ چھِ أسۍ صابَن دِوان بیٚیہِ چھِ أسۍ اَنان تَتھ چھِ وَنان کٲشٕر پٲٹھۍ چھَم چھَم تَتھ چھِ سُہ چھِ اَنان تہٕ دِوان چھِ تَمہِ کُے پھَش وَش بیٚیہِ چھِ موٚٹ موٚٹ صابنہِ پھَش تہِ دِوان ییٖتِس کالَس تَتھ سُہ مو مایِسچِرایزَر مطلب ییٚمِس سُہ نٔمی یہِ نہ ماچھُر ہیوٗ چھُ آسان سُہ چھُ تَتھ کَم گژھان چھِ تتھ گۄڈٕ اَکھ چۄکھ کَڑان پَتہٕ چھِ تَتھ أسۍ وارٕ وارٕ وارٕ وارٕ بیٛاکھ چۄکھ تہِ کَڑان تہٕ نِوان چھِ تتھ یہِ بیٚکہِ چھۄکہٕ سۭتۍ تہِ بیٛاکھ بیٚیہِ ماچھُر تُلِتھ یُتھُے اَگر وۄنۍ زَنہٕ آسہِ کرٛیٚہنیومُت بانہٕ تہٕ تَتھ تہِ آسہِ وۄنۍ کَرٕنۍ ییٚکیٛاہ یہِ تَتھ تہِ چھِ أسۍ کَران کٲم تَتھ چھِ أسۍ ترٛاوان بیکِنٛگ سوڈا بیٚیہِ چھِس ترٛاوان نُنہٕ پیوٗنٛت اَکھ بیٚیہِ چھِس ترٛاوان تہِ تَتھ چھِ دِوان أسۍ پھَش پھَش پھَش پھَش تہٕ گژھان چھُ تَمہِ سۭتۍ تہِ اَتھ سُہ یہِ تَمہِ سۭتۍ تہِ چھُ سُہ نَرمان سُہ میٚٹیٖریَل تہٕ گژھان چھُ سُہ نَرم تہٕ چھےٚ تَتھ کَران أسۍ یہِ یُتھُے پَتہٕ أسۍ تَتھ صَفٲیی چھِ کَران تَمہِ یُتھُے صاف چھُ گَژھان تَمہِ پَتہٕ چھُ یِوان سُہ ہۄکھناونہٕ اگر تَتھ بیٚیہِ تہِ باسیو چِکنایی ہِش تیٚلہِ چھِ بیٚیہِ سُے پرٛاسٮ۪س گژھان تٔتۍ آبہٕ سۭتۍ یِوان چھَلنہٕ مٔٹ مٔٹ صابنہِ پھَش یِوان دِنہٕ تہٕ پتہٕ چھُ یِوان تَتھ سُہ ماچھُر تُلنہٕ تہٕ ما ماچھِر دار آبس چھُ یِوان سُہ چھُ یِوان دٲرِتھ دِنہٕ تِتھَے کٔنی چھِ أسۍ اَکھ اَکھ بانہٕ کَران صاف اَکھ اَکھ بانہٕ کَران سان وۄنۍ اَگر اَسہِ آسہِ کانٛہہ پرٛون بانہٕ یَتھ سُہ کرٛیٚہیٛار آسہِ واریاہ زیادٕ تہٕ پَتہٕ آسٮ۪س کیٛاہ چھِ اَتھ وَنان سُہ آسہِ صاف کَرُن تَتھ چھِ أسۍ ہٮ۪کان ترٛٲوِتھ سُہ لٮ۪مَن ڈرٛاپ پٔرلُک یِوان چھُ اَکھ بیٚیہِ چھِ تَتھ آسان چھَم چھَمُک سُہ یوٗز کَرُن یا أسۍ ہٮ۪کو ہُہ کٔرِتھ یوٗز کیٚنٛہہ کاٹَن دٔج تہِ تہٕ چھَلان چھِ تَمی سۭتۍ پرٛٲنِس زَمانَس منٛز ٲسۍ نہٕ یِم چیٖز آسان اٮ۪وٮ۪لیبٕل کِہیٖنۍ یِم تَمہِ وِزِ دانَس پٮ۪ٹھ بانہٕ ٲسۍ یِوان کھالنہٕ تِم ٲسۍ آسان سٲری کِرٛہِنۍ گٔمٕتۍ سُہ چونٛچہٕ آسہِ ہا پٔتلہٕ آسہِ ہا یا ڈیٖچہٕ آسہِ ہا یا بیٚیہِ کانٛہہ یُتھ کھٮ۪ن چیٖزُک بانہٕ آسہِ ہا یُس یہِ اِستعمال آسہِ ہا یِوان کَرنہٕ لۄکٕٹ دیگ بٔڑ دِیگ کانٛہہ تہِ چیٖز آسہِ ہا استعمال یِوان کَرنہٕ تَتھ زمانَس منٛز اوس نہٕ آسان یوٗتاہ صابنٮ۪ن ہُنٛد یا بیٚیہِ کُنہِ چیٖزُک اوس نہٕ آسان تَتھ منٛز ییٚکیٛاہ یہِ کِہیٖنۍ نہٕ دٔستِیاب تہٕ مگر یُس وۄنۍ أزیُک نوٚو زَمانہٕ چھُ نٔو ٹٮ۪کنالجی چھےٚ آز چھِ آز چھُنہٕ اگر نہٕ أسۍ تِتہِ کَرو کِہیٖنۍ اَتھٕ سۭتۍ تہِ چھَلو کِہیٖنۍ نہٕ آز چھِ میٚشیٖن تہِ یِوان ییٚمہِ ذٔریعہِ أسۍ چھَلان چھِ بانہٕ سُہ تَتھ منٛز چھُ آسان پَلیٹ ترٛاونی یٲتۍ تہِ تِم چھِ یِوان چھَلنہٕ پانَے مگر یُس پرٛون زمانہٕ اوس سُہ اوس واریاہ کٔٹھِن سُہ اوس واریاہ یہِ تَمہِ وِزِ ٲسۍ أسۍ کَران کٲم تَمہِ وِزِ ٲسۍ أسۍ ہُرۍ ہُرۍ میٚژِ سۭتۍ بانہٕ چھَلان تَمہِ وِزِ ٲسۍ ہُر میٚژ یِوان دِنہٕ أکِس کاٹَن دَجہِ پٮ۪ٹھ پَتہٕ ٲسۍ تَمی سۭتۍ یِوان زورٕ زورٕ بانہٕ چھَلنہٕ ٲسۍ یِوان سُہ مانٛجنہٕ پتہٕ ٲسۍ یِوان تتھ آب ترٛاونہٕ واریاہ آب اوس یِوان ترٛاونہٕ ٲسۍ تَتھ کھُلہٕ ڈُلہٕ کُنہِ جایہِ تھاوان تِمَن بانَن أتی ٲسۍ تِمَن یِوان چھَلنہٕ تہٕ أتی ٲسۍ تِمَن یِوان فرق مگر یُس وۄنۍ نوٚو زمانہٕ چھُ نٔوِس زمانَس منٛز چھِ نٔوِی تۄتمہٕ نٔوِس زمانٕکۍ چھِ آٹومیشِک آٹومیٹِک میٚشینہٕ بانہٕ ترٛٲو ہورٕ ترٛووُس سُچ تہٕ بانہٕ چھِ یِوان پانَے سٲری چھۄکناونہٕ تہٕ یِوان چھَلنہٕ تَتھ منٛز چھُ یِوان کرٛاکری چھَلنہٕ تَتھ منٛز چھُ یِوان پَلیٹہٕ چھَلنہٕ تَتھ منٛز چھِ یِوان بٔڑۍ بٔڑۍ کانٛہہ کانٛہہ مےٚ وٕچھ اَکھ مِشیٖنا اَکھ ریٖس۪نٛٹلی گوٗگلَس پٮ۪ٹھ تَتھ منٛز وٕچھ مےٚ سۄ تَتھ مِشیٖن ٲس پَلیٹَے یٲتۍ چھَلان تِتھَے کٔنی آسہِ ہر کانٛہہ قٕسمٕچ مِشیٖن یۄس یہِ آسہِ یِوان چھَلان مگر وۄنۍ چھُ اَکھ چیٖز میون اَکوے چیٖز چھُ وَنُن یہِ کہِ یُس یہِ چھُ یُس زَنہٕ نَیہِ زمانٕچ نٔو مِشیٖن چھےٚ اَمہِ سۭتۍ تہِ گٔے خرٲبی اوٚتام اَمہِ سۭتۍ گوٚو زَنانَن ویٹ گین ہُہ اوٚتام ٲسۍ تِم کٲم کَران تِم ٲسۍ چھَلان چھۄکان تِمَن تہِ ٲسۍ نَوِ پرٛوسٮ۪س سۭتۍ چھُ نٔو نٔے تَفریٖکہٕ وۄنۍ یُس یہِ پرٛاسٮ۪سِنٛگ یُٹٮ۪نسَلسَن ہُنٛد پرٛانہِ زَمانُک اوس تَمہِ وِزِ ٲسۍ ہُرِ میٚژ وُرِ میٚژ دِوان تہٕ ٲسۍ چھَلان بانہٕ تہٕ ٲسۍ ہۄکھناوان تَمہِ سۭتۍ تہِ اوس گَژھان صاف تہٕ مگر تیوٗتاہ تہِ اوس نہٕ گَژھان کیٚنٛہہ مگر پَتہٕ ٲسۍ تِمَن بانَن یِوان کَرنہٕ نیٚبٕرۍ کِنۍ رنٛگ تَتھ ٲسۍ أسۍ وَنان بانہٕ لِوُن تَتھ ٲسۍ لِوان بانَن پَتہٕ لاسٹَس تہٕ پَتہٕ ٲسۍ تِمَن بیٚیہِ کَران استعمال بیٚیہِ ٲسۍ تِمَن ہُرِ میٚژِ سۭتۍ لِوان یا کیٚنٛہہ بیٚیہِ ٲسۍ ہُرِ میٚژِ سۭتی یِوان تِم چھَلنہٕ تہِ وۄنۍ أزِکِس زمانَس منٛز چھُ آز واریاہ ہایجیٖنِکۍ چیٖز آز چھُ پٮ۪وان پَلیٹ ٲسِن کیٚنٛہہ تہِ ٲسِن کانٛہہ تہِ چیٖز ٲسِن سُہ چھُ پٮ۪وان آز ہایجیٖنٕکۍ پٲٹھۍ چھَلُن تہِ تُلُن تہِ تہٕ ترٛاوُن تہِ یُتھُے آبَس نِش نیوٗ مٔژھٕس صابَن موٚتُتھ موٚتھُس پٔرٕل جَل موٚتھُس کانٛہہ تہِ جَل یا پٔرلٕے یوت چھُ کانٛہہ تہِ صابن چھےٚ یِوان اَمنِچ کانٛہہ شٮ۪مپوٗ پیٹٲرنَس منٛز تہِ چھےٚ آز یِوان دیُت پھَش وَش تہٕ آو ماچھُر دار بانہٕ چھَلنہٕ کانٛہہ تہِ بانہٕ چھَلنہٕ